اسلامُ علیکُم اَصٕل پٲٹھۍ تُہۍ چھُو ٹھیٖک شُکُر خۄدا صٲبَس کُن سٲری ٹھیٖک أسۍ چھِ سٲری ٹھیٖک وَن سا اَدٕ کیٛاہ آز کِتھ کٔنۍ کورو تۄہہِ واریاہ کٲلۍ فون کَرُن کُس اچھا اۭں ہاے ہے کار گُزرے ہاں اۭں اچھا ٹھیٖک تیٚلہِ وَسو أسۍ صُبحَس اچھا بہٕ کَرے فون بہٕ کَرے فون مگر بہٕ وَسہٕ وَنۍ صُبحَس اوکے اوکے وعلیکُم اسَلام اچھا